آ گورمٮ۪نٛٹَس پَزَن یِمَن ہَسا پَزِ فَنٛڈِنٛگ کَرٕنۍ ییٚمہِ سۭتۍ ٲسٕے سپوٹٕس اِوٮ۪نٛٹ اینٛڈ سپوٹٕس گژھِ پرٛموٹ ییٚمہِ وجہ سۭتۍ یِم یوٗتھ چھُ تِمَن مِلہِ آپورچُنِٹی تِم ہَسا کَرَن یہِ پَنُن پان کَرَن تِم ہیل کَرُن پَنُن پان تٕم کَرَن پَنُن پان روشَن أکِس اَصٕل سٮ۪کٹَرَس منٛز نہ کہِ تٕم گژھن ڈرٛگَن منٛز مُبتلا ییٚمہِ سۭتۍ تِہٕنٛز زندگی تباہ چھِ گژھا